ہیٚلو کیٚنٛہہ نہَ حظ چھُ نہٕ أکیٛاہ بہٕ آیَس تہٕ بہٕ نِمَن گرٕ اَدٕ کیٛاہ اَدٕ کیٛاہ کیٚنٛہہ نہَ حظ چھُ نہٕ